ہِندُوستانَس منٛز یِم فِلمہٕ چھِ تِمن ہُنٛد ناو چھُ راجا ہندوستانی جنٛگ گَدٕر مَرٕد ٹانٛگے والا بیٚیہِ چھُ راجا ہنُدوستانی تِمن فِلمنٛ منٛز یِم تِم یِم تِمن منٛز کریٚکٹر چھِ یِم تِم پَلو چھِ لاگان تِم چھَس بہٕ پسنٛد کَران تِم چھِ آسان توتہِ اَصٕل پَلو تِمن لٲگِتھ پردٕ سان آسان پھٔٹِتھ چھِنہٕ تان نیران کیٚنٛہہ دروٚگۍ تہِ چھِنہٕ آسان کینٛہہ سَستے چھِ تِم پَلو آسان أسۍ تہِ ہٮ۪کو تِم پَلو لٲگِتھ تِم چھِ سروٚگی یِوان بیٚیہِ چھِ اَتھ ڈُپٹہٕ وُپٹہٕ تہِ چھُکھ آسان تِمن ہیٖرانٮ۪ن تہٕ ہیٖرووَن بہٕ تہِ چھَس دَپان بہٕ تہِ گژھہٕ ہٮ۪کہٕ ہا تِم پَلو ہٮ۪کہٕ بہٕ تہِ لٲگِتھ تِم پَلو چھَس بہٕ تہِ یژھان لاگٕنۍ